اَسہِ ٲس اَکھ اِیررِنٛگس یعنی کہِ دوٗر کٔرمٕتۍ آرڈَر تہٕ یُتھُے مےٚ تِم وٕچھ أکِس سایٹہِ پٮ۪ٹھ تَتٮ۪س رِوِوٕز واریاہ تہٕ واریاہ لُکو اوسُکھ سُہ اوٚنمُت تہِ مگر ییٚلہِ مےٚ سُہ اوٚن گۄڈنٮ۪تھٕے وٕچھ مےٚ تَتھ ٲس قۭمَتھ واریاہ زیادٕ پَتہٕ ییٚلہِ مےٚ سُہ مےٚ دوٚپ وَلہٕ کینٛہہ چھُنہٕ وۄنۍ چھِ مےٚ یہِ پَسَنٛد تہٕ وۄنۍ اَنہٕ بہٕ مَگر پَتہٕ یُتھُے مےٚ سُہ لوگ مےٚ اوس سُہ کَنَن سُہ تھوڑا پَس ہیوٗ کران تِمو سۭتۍ سُہ اوس نہٕ اَصٕل سِلوَرُک کِہیٖنۍ مےٚ اوس سُہ سِلوَرُک آرڈَر کوٚرمُت تہٕ مگر سُہ اوس کیٛاہ تام ڈُبلِکیٹ سِلوَر ییٚمہِ سۭتۍ مےٚ کَنَن واریاہ عذاب ووت تہٕ بیٚیہِ گوٚو تَتھ کَلَر تہِ چینٛج تہٕ بیٚیہِ باسیو مےٚ سُہ اوس خبر کیٛاہ موٚکُر